جِناب مےٚ ؤنۍتو کَتھ اَکھ یُس تۄہہِ ہمساے چھُوٕ سُہ ڈرٛایوَر یُس سُہ اولا ہَس سۭتۍ گٲڑۍ چلاوان ییٚمِس سۄ تَویرا چھِ مےٚ اوس اٮ۪کچُلی گژھُن پہلگام فیملی سۭتۍ مگر بہٕ چھُس یژھان تِکیازِ فیملی چھِ ساروی کھۄتہٕ ضروٗری آسان بہٕ چھُس یَژھان پنٛنہِ فیملی ہٕنٛز سیفٹی میٛٲنۍ سیفٹی بیٚیہِ میمریبٕل ٹِرٛپ تہٕ اِسلیے چھُس بہٕ یژھان زانُن یُس تۄہہِ ہمساے چھُو ڈرٛیوَر تٔمۍ سٕنٛز یِمَن سُہ کیُتھ نَفرا چھُ سُہ تٔمۍ سُہ چھا پرٛوفٮ۪شنَل ڈرٛیوَر یا تٔمِس کِژھ پرٛوفیشنَلِزم چھےٚ یا کِژھ گٲڑۍ چھِ تٔمِس تَگَان چَلان بیسِکٔلی چھُس بہٕ فیٖڈ بیک یَژھان زانُن تٔمۍ سٕنٛز بیٚیہِ ییٚمہِ ساتہٕ تۄہہِ تٔمِس سۭتۍ سَفر چھُو کَران تُہۍ کیٛاہ ریٹِنٛگ چھو تٔمِس دِوان بہٕ چھُس یہِ یَژھان زانُن تِکیٛازِ یہِ چھِ میٛانہِ خٲطرٕ واریاہ ضروٗری